اگر انڈیاہس منٛز یِژھ کانٛہہ سکیٖم چھِ یتھ منٛز کوریَن بایسایکل یا لیٚپ ٹاپٕس چھِ ہٮ۪کان دِتھ پنٕنۍ اٮ۪جوٗکیشن کرنہٕ خٲطرٕ تہٕ یہِ چھِ واریاہ زیادٕ اصل سکیٖم تہٕ یہِ ہیٚکہِ آرام سان ؤرٕک کٔرتھ تِکیٛازِ لٮ۪پ ٹاپ سۭتۍ ہیٚکہِ تِمن واریاہ ہٮ۪لٕپ مِلِتھ پرنہٕ خٲطرٕ تہٕ تِم ہٮ۪کن واریاہ تمہِ سۭتۍ پٔرِتھ گرِ بِہِتھ بیٚیہِ ہٮ۪کن تِم ٹایمس ٮ۪ٹھ کالیج تہِ وٲتِتھ تہٕ بیٚیہِ آسن سیف تہٕ سکیور یہِ چھِ واریاہ زیادٕ اصل سکیٖم تِکیٛازِ تِم روزن امہِ سۭتۍ واریاہ زیادٕ سیف سکیور بیٚیہِ ہٮ۪کن امہِ سۭتۍ اٮ۪جو واریاہ زیادٕ پٔرِتہ اصل پٲٹھۍ